ٲں کشیٖرِ ٲں سریٖنگرَس منٛز آیہِ واریاہ کیٚنٛہہ تبدیٖلی ٲں ؤریہِ پتہٕ ؤریہِ چھِ یوان وُچھنہِ تہِ تہٕ ٲں وُچھان تہِ چھِ أسی ٲں اَمہِ قسمٕچۍ تبدیٖلی چھِ یوان سڑکَن ہنٚدۍ ذریعہِ ٲں ریلوے ذریعہِ چھِ یوان ٲں بیٚیہِ ٲں یتھۍ یتھۍ ہی ریٚزِڈیٚنٕس انفرٛاسٹرکچر یُس اسہِ گوٚو سُہ بدلوو اسہِ سورُے کشیٖرِ منٛز کشیٖرِ منٛز آو زٕ ساس ژۄدہ ٲں زٕ ساس پنٛدہَس منٛز سٔہلاب ییٚمہِ کہِ وجہ سۭتی ییٚتہِ واریاہ ڈمیج گیٚیو ییٚتہِ گیو تہس نہس سورُے مگر ٲں سُہ سُہ ڈمیج پُرناونہٕ موٗجوٗب لگۍ اسہِ واریاہ ورۍ تہٕ اسہِ پُرنوو سُہ وار وار وار وار اسہِ ہیٛوک نہٕ اسہِ کٔر نٔو نٔو ڈیٚولپمیٚنٛٹ نٔوۍ نٔوۍ چیٖز بناے نٔے مکانہٕ بناے نٔے دُکانہٕ بناے ہر کانٛہہ چیٖز کوٚر نَیہِ نَیہِ سر تیار بیٚیہِ کٔر اسہِ کٲم اسہِ کٔر سڑکہٕ نیہِ تیار اسہِ کوٚر ہر کانٛہہ چیٖز نوٚو نوٚو تیار تَمہِ باوجوٗد تہٕ بیٚیہِ چھیٚس بہٕ اَکہِ لٹہِ ونان کہِ تَمہِ باوجوٗد تہِ کٔر اسہِ بیٚیہِ واریاہ ٲں کیٚنٛہہ ترقی ٲں ییٚمہِ حسابہٕ یُس اسہِ نوٚو وۄنۍ یتھ ٲں زٕ ساس ٲں ترٛیٛووُہَس منٛز نٔو پٕلانِنٛگ کٔر اختیار سٕمارٹ سٹی پرٛوجیٚکٹہٕ تَتھ منٛز گٔے اسہِ اِکنوٛامِکلی تہِ گٔے أسۍ واریاہ کیٚنٛہہ ٲں یتھ منٛز عہدَس منٛز

اسہِ کٔر نٔو نٔو انفرٛاسٹرَکچر پٲدٕ تہٕ بناے نٔے نٔے مکان نٔے سڑکہٕ نیہِ کٔدلَن ہنٛز تعمیٖری کٲ یتھ منٛز اسہِ لۄکٕٹۍ کۄکٕٹۍ ملٲزم لٲگۍ یِم اسہِ ٲں اَن ایٚمپٕلایِمیٚنٛٹ یوٗتھ اوس تِم تہِ گٔے تَتھ منٛز ایٚڈجیٚسٹہِ تِم تہِ لٔگۍ پننیٚن کُنہِ کُنہِ ییٚمۍ یہِ کوٚمُت اوس سُہ لوٚگ تَمہِ حسابہٕ تتھ کامہِ منٛز بیٚیہِ دوٚیِم کَتھ کہِ اَتھ اَمہِ سۭتۍ ژٔلۍ اسہِ اَن ایٚمپٕلایمیٚنٛٹ تہِ اکنوٛامِکٔلی تہِ گٔے أسۍ اَمہِ سۭتۍ بڑھیٛو اسہِ اَکھ ٲں اکنوٛامِک ٲں کٔلی تہِ گٔے أسۍ تھوڑا سٹرانٛگ پہم بیٚیہِ ٲں بنوو تٔتھۍ سۭتۍ سۭتۍ گوٚو اسہِ ٹاوٕن پٕلانِنٛگ تہِ مطلب پنٕنۍ پنٕنۍ پٕلانِنٛگ یُس ماسٹر پٕلان یَتھ اوس سریٖنَگرَس خٲطرٕ سُہ ہیٛوتُن انجامَس منٛز یُن بیٚیہِ بنٲو اسہِ تِم خوٗبصوٗرت کٔدٕل بنٲے تِمن پٮ۪ٹھ تِم خوٗبصوٗرت پینٹِنٛگ سڑکَن منٛز لایٹہٕ لٲجیٚکھ سٹریٖٹ لایٹہِ لٲجیٚکھ واریاہ اصٕل تہٕ واریاہ خۄشوُن ماحول کوٚرُکھ أنٛدۍ پٔکۍ پٲدٕ بیٚیہِ یُتھُے ٲں یُتھُے یُتھُے ٲں یِمن ٲں انفرٛاسکٹرچَرن منٛز ٲں نٔو نٔو کیٚنٛہہ تبدیٖلی آیہِ ٲں سۄ تہِ ہٲو اسہِ ٲں کٔر گورمیٚنٛٹنٕے سۄ تبدیٖلی گورمیٚنٹَس چھِ أسۍ واریاہ شکر گزار کران تِمو اوٚن اسہِ یہِ سٕمارٹ پرٛوجیٚکٹہٕ سٕمارٹ سٹۍ پرٛوجیٚکٹَس منٛز ک ٲں کٔر تِمو واریاہ کیٚنٛہہ ہیٚلٕپ بیٚیہِ یُتھُے اوترٕ جی ٹوَنٹی مٹنٛگ تہِ ٲسۍ تِم تہِ گٔے واریاہ خۄش کیٛازکہِ تِمو وُچھ کشیٖر ییٖژاہ خوٗبصوٗرت سجٲیِتھ اصۭل پٲٹھۍ یُس راجباغَس منٛز سُہ سُہ ل ٲں ڈیٚکوریٹ ٲں تِم چیٖز کٔرِکھ ہُو ک ٲں کُلۍ لٲگِکھ ٲں واریاہ قسمٕکۍ تِم چیٖز ٲں تھٲیِکھ تتہٕ دٔستیاب ییٚمہِ وجہ سۭتۍ اَکھ ٲں بیٛوٹِفُل سریٖنگر چھُ پیش یوان کرنہٕ بیٚیہِ اَکھ چیٖز کہِ ریلوے سٹیشن ہاں البتہ ریلوے سٹیشن چھُ ییٚتہِ تھوڑا بہت دورٕے پہم مگر ٲں توتہِ چھُنہٕ تیٛوتاہ دوٗر تہِ کہیٖنۍ نہٕ تہٕ انسان چھُ ہیٚکان ایٚڈجَسٹہٕ کرِتھ ٲں تَمہِ سۭتۍ تہِ گٔے اسہِ واریاہ فٲیدٕ تہٕ واریاہ سہوٗلیژٕ میلے اسہِ اسہِ باسیٛو تَمہِ سۭتۍ اَکھ جان ٲں ٲں اَکھ یہِ ینہٕ گژھنَس منٛز واریاہ کیٚنٛہہ سہوٗلیت ٲں تَمہِ ماحو تَمہِ ذٔریعہِ تہِ کٔر اسہِ واریاہ ترقی ٲں بیٚیہِ ریٚزڈیٚنِس ٲں ٲں یُتھُے أسۍ اکنوٛامکٔلی ٲں گٔے ٹھیٖک ٲں انفرٛارسٹرکچَر بڑھیٛو أسۍ گٔے سوشلی تہِ تَمہِ سۭتۍ ٹھیٖک اسہِ گوٚو سوشلی تہِ ہر کانٛہہ چیٖز یُس چھُ سُہ بنیٛو ٲں سانہِ خٲطرٕ واریاہ اصٕل تہٕ سمٲجی حسابَس منٛز تہِ بنے أسۍ واریاہ اصٕل تَمہِ حسابہٕ چھیٚس بہٕ ونان ٲں یُس یہِ پرٛوجیٚکٹہٕ چھُ سِمارٹ سٹی پرٛوجیٚکٹہٕ یہِ چھُ واریاہ اصٕل